سٲنِس ایریاہَس منٛز سٲنِس وِلیجَس منٛز سٲنِس گامَس منٛز چھِ کران زیادٕ کٲشِر زبانہِ ہُنٛد اِستعمال تِکیٛازِ یہِ چھِ اَسہِ ماجہِ ہٕنٛز زبان یہِ چھِ اَسہِ مَدَر ٹنٛگ یہِ پَزِ اَسہِ زیادٕ بولٕنۍ تہٕ بیٚیہِ چھُ یۄس یہِ زیادٕ ساروی کھۄتہٕ عام لنٛگویج یۄس چھِ یۄس اَسہِ پَزِ بات کَتھ کَرنہٕ خٲطرٕ کَرٕنۍ استعمال سۄ پَزِ اَسہِ یِہے کٲشِر زَبان ماجہِ مَدَر ٹنٛگ اَسہِ استعمال کَرٕنۍ کیٛازِ یہِ چھےٚ واریاہ اَصٕل زبان یۄس اَسہِ پَزِ بولٕنۍ یہِ چھےٚ واریاہ اگر اَسہِ کانٛہہ تہِ کَتھ آسہِ کَرٕنۍ یہِ چھِ أسۍ ہیٚکان اَصٕل پٲٹھۍ آرام سان کٔرِتھ اگر أسۍ اُردوٗ چھِ کَران اردوَس منٛز چھِ أسۍ واریاہ زیادٕ اَٹکِتھ گژھان تہٕ بیٚیہِ ییٚلہِ اِنگلِش چھُ کَرانان اِنگلِش تہِ چھِ سۄ زَبان یۄس نہٕ اَسہِ زیادٕ خاص تَگان چھےٚ کِہیٖنۍ تہِ یَتھ منٛز أسۍ پَتہٕ واریاہ زیادٕ رُکِتھ چھِ گژھان پَتہٕ بیٚکِس کَتھ سَمجھنَس منٛز چھےٚ گژھان پرابلِم بیٛاکھ چھُنہٕ ہیٚکان سَمجِتھ کِہیٖنۍ نہٕ تہٕ تہِ اسی لیے کٔرِتھ پَزِ اَسہِ زیادٕ کٲشِر زبانہِ پٮ۪ٹھ دیان دیُن کٲشُر پَزِ اَسہِ زیادٕ زیادٕ بولُن تاکہِ یۄس یہِ سٲنۍ مَدر یۄس یہِ سٲنۍ ماجہِ ہٕنٛز زَبان چھےٚ یہِ گژھِ زیادٕ زیادٕ یہِ روزِ زیادٕ زیادٕ موٗجوٗد واریاہ ونکٮ۪ن چھُ وٕنکٮ۪ن کِس وَقتَس منٛز چھِ زیادٕ زیادٕ یی یِوان دِنہٕ پرٛٮ۪فرنٕس یِوان دِنہٕ اُردوٗ لینٛگویج اُردوٗ لیٚنگویج ہُنٛد چھُ زیادٕ یِوان وٕچھنہٕ ونکیٚن یا اِنگلِش لینگویج ہُنٛد زیادٕ کَران ونکیٚن استعال یُس نہٕ اَسہِ پَزِ کَرُن کِہیٖنۍ تہِ ونکٮ۪ن گَرَن مَنٛز چھِ زیادٕ کَران یِہے استعمال اُردو لیگویج چھِ کَران استعمال یا اِنگلِش لیٚگویج چھِ کَرانان استعمال شُرۍ زیٚوان تِمن چھِ لاگان اُردو پٲٹھۍ کَتھ کَرٕنۍ تمہِ سۭتۍ کیٛاہ چھِ تِمَن گژھان اَسہِ یہِ کٲشِر زَبان یۄس یہِ مَدَر ٹنٛگ چھےٚ آسان یۄس یہِ ماجہِ ہٕنٛز زَبان چھےٚ یہِ چھےٚ گژھان تِمَن وارٕ وارٕ وارٕ وارٕ مٔشِد تہٕ اَمہِ سۭتۍ چھِ تِم گژھان یوتھ کٔشیٖرِ ہِنٛز یَتھ کٔشیٖرِ زَبانہِ نِش چھِ یِم واریاہ دوٗر گژھان لاگان چھِ یِم اِنٛگلِش بولُن لاگان چھِ یِم اِنٛگلِش کَرُن اُردو کَرُن تہٕ یہِ ونکٮ۪ن کِس سٲنِس وقتَس اَسہِ سٲنِس گامَس منٛز تہِ چھِ واریاہ تِم یِم وٕنکٮ۪ن اُردو چھِ زیادٕ کَران یِم وٕنکٮ۪ن اِنگلِش چھُ کَران زیادٕ یۄس یہِ کٲشِر زَبان چھَکھ یہِ چھےٚ وٕنکٮ۪ن سَکھ گژھان تِمن واریاہ کَرُن سَکھ گژھان تِکیٛازِ یُس یہِ اُردو چھُ یہِ چھِ ہٮ۪کان پَتہٕ ہیٚچھِتھ اِنٛگلِش چھُ تہِ تہِ چھِ ہیٚکان أسۍ پتہٕ لیکِن یُس یہِ کٲشُر چھُ یہِ چھُ گژھان سَمجھن منٛز واریاہ پرابلِم اِسی لیے کٔرِتھ پَزِ اسہِ گۄڈٕ بَچہِ ییٚلہِ زے تٔمِس تہِ پزِ اَسہِ صرف کٲشُر ہیٚچھناوُن تِکیازِ سُہ چھُ پَتہٕ ہیٚکان آرام سان اُردو بوٗلِتھ زیادٕ اُردوٗ چھُنہٕ باسان پَتہٕ یِمَن سَکھ کَرُن کیٚنٛہہ مگر یُس یہِ کٲشُر چھُ یہِ چھُ سَمجھُن چھُ پَتہٕ گَژھان واریاہ سَخ وٕنکٮ۪ن چھُ پرٮ۪تھ کُنہِ سکوٗلَن منٛز گَژھان چھُ اِنسان تَتہِ تہِ چھُ کَران زیادٕ کٲشِر کٔشیٖر زَبانہِ پٮ۪ٹھ چھُ تِمَن تَتہِ زیادٕ روب کَران دَپان چھُ کٔشیٖر منٛز کٔشیٖر کٲشِر زَبان مَسا بوٗلِو اُردو کٔرِو سا اِنگلِش کٔرِو سا مَگر زیادٕ یۄس اَصٕل زبان چھےٚ یۄس اَسہِ پانَس بات چیٖت کَرنہٕ خٲطرٕ گژھِ اِستعمال کَرُن سۄ چھےٚ لگان اَسہِ کٲشرے تِکیٛازِ أسۍ چھِ کٔشیٖرِ ہٕنٛدی سٲنۍ مَدر ماجہِ زَبان یۄس چھے سۄ چھےٚ کشمیٖری اسی لیے پَزِ اَسہِ زیادٕ کٔشیٖرِ ہُنٛدُے بولُن سکوٗلن منٛز تہِ چھُ وٕنکٮن یِہٕے پرابلِم گَژھان تِم چھِ تَتہِ تِمَن لایان روب کَران اُردو مَسا اُردو کٔرِو سا اِنگلِش کٔرِو سا کٲشُر گژھِو سا کٲشُر مٔشرٲیِو سا کٲشُر چھُنہٕ کَرُن تَمہِ سۭتۍ چھِ تِم واریاہ دوٗر گژھان پَتہٕ کَشمیٖر لینگویج نِش زَبانہِ کٲشِر زَبانہِ نش چھِ گژھان دوٗر ییٚمہِ سۭتۍ پَتہٕ واریاہ پرابلِم یِم یِوان چھےٚ برونٛہہ کُن یِوان چھےٚ پَتہٕ یِم گَرَن منٛز چھےٚ یِم بِچارِ یِم بٔڑٕ زنان چھےٚ گَرَن منٛز آسان یِمن بِچارٮ۪ن چھُنہٕ پتہٕ سمٕجھ یِوان کِہیٖنۍ تہِ یِمن سۭتۍ تہِ چھُ پَتہٕ یِم شُرۍ لگان یِمو نہٕ زانہہ کٲشرُے چھُ آسان کوٚرمُت تِم چھِ پَتہٕ لگان یِمنٕے اردو کَرُن اِنگلِش کَرُن تمہِ سۭتۍ یُس یہِ بٔڑ زَنان چھِ آسان اَسہِ گَرَس منٛز موج چھِ آسان گَرَس منٛز نانۍ چھِ آسان گَرَس منٛز أمِس چھُ گژھان سَمجھنَس منٛز پرٛابلِم أمِس تہِ چھُنہٕ پَتہٕ کِہیٖنۍ یِوان سَمٕجھ اَن پَڑن اَن پَڑن چھُنہٕ یہِ سَمٕجھ وَمٕجھ یِوان کِہیٖنۍ اسی لیے پَزِ اَسہِ زیادٕ کٲشُرُے کَرُن استعمال تاکہِ باقیَن یِم اَسہِ گَرَس منٛز چھِ آسان تِمَن تہِ یی سورُے سَمٕجھ کَتھ آسو أسۍ کَران یِمَن اَن پَڑھ چھُ اَسہِ آسان گَرَس منٛز تِمَن سۭتۍ کَرو أسۍ کَتھ تِمَن تہِ یی سورُے سَمٕجھ اِسلیے پَزِ اَسہِ زیادٕ بات چیٖت کَرنہٕ خٲطرٕ چھےٚ مےٚ باسان زیادٕ اَصٕل یۄس زبان چھےٚ سۄ چھےٚ اَسہِ کٲشِر زَبانٕے کیٛازِ یہِ اَسہِ ماجہِ ہِنٛز زبان یۄس نہٕ اَسہِ مٔشراوٕنۍ پَزِ کِہیٖنۍ تہِ نہٕ